واریاہ قۄدرٔتی آفژٕ چھِ آمٕژ سٲنِس ایرِیا ہَس منٛز مثالے یہِ سٔہلاب چھِ آمُت تٔمۍ چھِ واریاہ ڈیٚمیج کوٚرمُت یَپٲرۍ زٕ ساس تہٕ نَوَس منٛز چھِ آمُت ییٚتہِ سٔہلاب تٔمۍ چھِ واریاہ کوٚرمُت یَپٲرۍ خرٲبی کٔرمٕژ یا آندھی چھِ آمٕژ واریاہ لَٹہِ تٔمۍ چھِ تُلمٕتۍ مَکانَن پَش یا اوترَے آو سٔہلاب تہِ تہٕ گَرَن منٛز ژاو تمیُٚک ژھۄٹھ وۄٹھ تَمِکۍ تہِ تہِ گوٚو